اگر بہٕ مطلب زِندگی منٛز وٕچھِ مطلب بہٕ کَتھ چیٖزَس زیادٕ چھَس مطلب اہمیت دِوان سُہ چھِ مطلب وقت وقت چھِ سُہ اَکھ چیٖز یُس مطلب اَکہِ پھِرِ گُزریٛو تہٕ سُہ چھِنہٕ مطلب واپَس یِوان مطلب کِہیٖنۍ اِنسان یہِ ییٚژھِ سُہ گژھِ پنٛنِس ٹایمَس پٮ۪ٹھ کَرُن کیٛازِکہِ ٹایمَس منٛز سُہ چیٖز نہٕ واپَس یی مطلب کِہیٖنۍ تہٕ ہرکانٛہہ چیٖز ٹایمَس پٮ۪ٹھ کَرون وۄتھُن بِہُن کہٕ ہرکانٛہہ کٲم کَرٕنۍ پنٛنِس وقتَس پٮ۪ٹھ چھِ واریاہ مطلب ضٔروٗری امہِ سۭتۍ چھُ اِنسانَس پنٕنۍ پٔرسٕنیلٹی تہِ مطلب بڑھان رٮ۪سپٮ۪کٹہٕ تہِ پانَس پٮ۪ٹھ بَڑھان اَکھ مطلب آیڈیا ذِمہٕ دار شہرٕ تہِ چھِ اِنسان مطلب امہِ سۭتۍ بَنان یہِ چھِ یہِ چھِ مطلب بہٕ چھَس دِوان کیٛاہ ٹایمَس اَکھ بوٚڑ بار اہمیت پنٛنہِ لایفہِ منٛز مطلب یُس ساروی کھۄتہٕ اِمپاٹَنٛٹہٕ چھِ مطلب أکِس أکِس سٕنٛز لایفہِ منٛز آسُن أکِس پٔرسَن زندگی منٛز آسُن